اگر أسۍ سِکلَن ہٕنٛز کَتھ کَرو کہِ اَکھ اِنسان کِتھ أکِس اِنسانَس منٛز کۭتیٛاہ سِکِل چھِ ڈٮ۪ولَپ گژھان ییٚلہِ یہِ واریاہ مختلف یعنی یِم گیمَن منٛز یہِ شِرکَت چھُ کَران تہٕ اگر أسۍ روٗرل ایریاہَن ہٕنٛز کَتھ کَرو اگر یہِ فار اٮ۪کزامپٕل فُٹ بال یا کِرٛکَٹ گِنٛدان چھِ أمِس منٛز چھِ اَکھ چیٖز گۄڈٮ۪تھٕے یہِ ہیبِٹ روزان کہِ نہ یہِ چھِ کُنہِ چیٖزٕ سۭتۍ یعنی منسلک روزان یعنی گٔنٛڈِتھ روزان اور اَمہِ سۭتۍ چھِنہٕ یہِ باقٕیَن چیٖزَن کُن أمِس دھیان یعنی یہِ اَکھ ہیبِٹ چھِ أمِس بَنان اَصٕل ہیبِٹ بَنان اور دوٚیُم کی أمِس چھِ پٔرسَنیلٹی ڈِولَپ گژھان اور بیٚیہِ چھُ باقی چیٖز تہِ أمِس منٛز ڈٮ۪ولَپمینٛٹٕز چھِ گژھان یہِ رٔزِلٮ۪نٕس چھِ أمِس منٛز زَبَردَس یِوان تہٕ لیٖڈَرشِپ کالٹیٖز چھِ أکِس اِنسانَس منٛز یعنی جب ییٚتہِ یہِ گیمٕز چھِ گِنٛدان أمِس منٛز چھِ لیٖڈَرشِپ کالٹیٖز یِوان اور برٛدَرہُڈ تہِ چھِ گژھان أمہِ سۭتۍ قٲیِم یعنی یہِ چھِ واریاہ بوٚڑ بار سِکِل لیٖڈَرشِپ سِکِل چھِ واریاہ اور کُمنِکیشَن سِکِل یعنی اَکھ أکِس سۭتۍ کَتھ کَرنُک انداز یہِ تہِ چھِ یِمَن منٛز یِتھ پٲٹھۍ بَڑان اور کِتھ پٲٹھۍ کَرو کِتھ پٲٹھۍ یِمو ہُمِس پیش کِتھ پٲٹھۍ یِمو یٔمِس پیش یعنی کٔمنِکیشَن سِکِلٕز چھِ پٔرسنَلٹی ڈٮ۪ولَپمینٛٹٕز چھِ امہِ سٕنٛدِس یُس مینٹَل ڈٮ۪ولَپمینٛٹٕز یعنی مینٹَل یہِ تہِ چھِ اَتھ یہِ تہِ چھِ ڈٮ۪ولَپ گژھان اور بیٚیہِ فِزِکَل اَپیرٮ۪نٕس منٛز تہِ چھِ أمِس چینٛج یِوان تھرٛوٗ گیمٕز اینٛڈ سپوٹٕس تہٕ روٗرل ایریاز میں اِن چیٖزوٗں کی روٗرل ایریاہَن منٛز چھِ یِمَن چیٖزَن ہُنٛد ضٔروٗری کہِ گیمزو تھرٛوٗ چھِ یہِ پَنٕنۍ یعنی واریاہ سِکِلٕز گژھن ڈٮ۪ولَپ ہاں کہِ اَکھ اِنسان اگر گِنٛدان چھُ تو یہِ ہیٚکہِ رَن کٔرِتھ فاسٹ اگر یہِ کِرٛکٹ فُٹ بال کھیل رہا ہے گِنٛدان چھِ تہٕ یعنی رَنِنٛگ سِکِل ریسِنٛگ سِکِلٕز یِم ہٮ۪کَن أمِس منٛز زَبَردَس اِتھ یا باقی جَمپ کَرُن اگرَے فُٹ بال چھِ گِندان جَمپ کَرنُک سِکِلٕز ییہِ أمِس منٛزَن ہٮ۪ڈ کَرنُک سِکِلٕز چھِ گژھان أمِس أمِس منٛز یعنی باقی باقی سِکِلٕز منٛز تہِ یِم کینٛہہ سِکِلٕز چھِ گژھان أمِس منٛز ڈِولَپ